ہٮ۪لو تُہۍ چھُو وارٕ پٲٹھی خۄش پٲٹھۍ چھُو اَصٕل پٲٹھی چھُو سٲری چھا ٹھیٖک پٲٹھۍ وارٕ تھٲینو اللہ تعالیٰ

مےٚ کوتاہ کال گوٚو لگ مےٚ چھُنہٕ باسان زیادٕ ٹایِم گوٚو کیٚنٛہہ کوتاہ مگر مےٚ چھُنا مےٚ چھِ نَہ باسان یہِ ہَسا یہِ ییٖژ خرٲبی کیٛازِ گٔے اَتھ اَتھ کیٛاہ مسلہٕ گوٚو یہِ مطلب مےٚچھُنہٕ باسان تیوٗت ٹایمَہ گوٚو اَتھ یہِ حظ یہِ اَسہِ چھِ فِٹ کٔرۍمٕتۍ حظ ییٚمہِ ساتہٕ یہِ مَکانَس منٛز ژاو وارٕ کارٕ تہٕ اَتھ اسے یَتھ چھُنہٕ لگان دَہن ؤرِیَن تہِ ٹایِم تٲرٕے تہٕ فِکرِ چھُنہٕ تَران دَہ ؤری کپٲرۍ درٛاے تہٕ گوٚو دَہ ؤری گٔیا برابر آچھا آچھا آچھا اچھا وۄنۍ کیٛاہ مسلہٕ چھُ اَتھ سُچ وُچ چھا ٹھیٖک سُچ وُچ چھےٚ ٹھیٖک اگر یِم پٕلَگ یِم چھِ پٕلَگ وٕلَگ یِم چھےٚ چَلان تویتہِ ٹھیٖک یِمَے اَصٕل قٕسٕمکۍ ٲسۍ لٲگۍمٕتۍ تہٕ اَتھ کیٛاہ دٔلیٖل آچھا آچھا

چھُ نَہ وۄنۍ مسلہٕ اَکھ چیٖز وۄنۍ اَسا گوٚو رُتُے وارٕ کارٕ تہٕ مگر اَکھ چیٖز وۄنۍ چھُ نَہ اَتھ باسان یَتھ لَگہِ خَرچہِ واریاہ وٕنۍکٮ۪ن چھِنہٕ تیوٗت حِساب یَتھ چھُ مےٚ مطلب گژھان دۄہ کھۄ دۄہ حالات تھوڑا پَتھٕے پَہنٕے تہٕ اِنشاء اللہ اگر وٕ اَکھ زٕ رٮ۪تھ نیرَن تَمہِ پَتہٕ ہٮ۪کو کٔرِتھ کیٚنٛہہ کوٗشِش کَرو وارٕ کارٕ یہِ ہَسا یہِ اَمَرجَنسی آسہِ یَس اَمَرجَنسی آسہِ تہٕ سُہ کروس تہٕ خانٛدرس کوتاہ کال چھُو وٕنہِ خانٛدرس کوتاہ کال روٗد خانٛدرس کوتاہ کال روٗد آچھا آچھا آچھا آچھا آچھا

وۄنۍ چھا خانٛدرس چھےٚ زٕ ترٛےٚ رٮ۪تھ وٕنہِ وارٕ کارٕ اچھا گوٚو رٮ۪تھ کھٔنٛڈ برٛونٛہہ گژھِ اَدٕ سا چلو چلو گوٚو سُہ کرو تیٚلہِ کوٗشِش کرو اچھا چلو کیٚنٛہہ چھُ نہٕ بِہِو خۄدَس حوالہٕ پگاہ دِم بہٕ نظر چلو وٕچھو کیٛاہ ہٮ۪کو کٔرِتھ مُمکن سَپدِ تہِ کرو چلو بِہِو السلام علیکُم